مےٚ اَنیوم پٔتمہِ لَٹؠن اکھ فون اکھ جِیوُک تَتھ چھُ ناو جِیو فون نؠکٕسٹ فایو فور جی فون اکھ چھُ لۄکُٹ ایٚنڈرایڈ فون مگر چھُ لۄکُٹ سَستہٕ تہِ چھُ مگر تَتھ چھُ پرٛابلِم کہِ ہینٛگ چھُ گَژھان میموری چھےٚ نہٕ کِہیٖنۍ نہٕ مطلب کانٛہہ سُہ حِساب کِتابٕے چھُنہٕ تَتھ چَلنَس منٛز یَتھ پؠٹھ سُہ چَلہِ ہا کہیٖنۍ نہٕ واریاہ زیادٕ سُہ فضوٗل فون واریاہ زیادٕ گٔٹیا فون لَگہِ نہٕ سُہ فون کال کَران ہینٛگ گژھان کینٛہہ اِنٹَرنؠٹ چَلاوو کینٛہہ چَلاوو ہینگ گژھان ایپٕس کَرٕہاو نہٕ اِنَسٹال کینٛہہ میموری لو مؠموری لو کِہیٖنۍ نہٕ بَس پَکواس فون تٔتھۍ سۭتۍ گژھان بِہِتھ فضول فون تہٕ بہٕ چھُس رِوِو دِوان تَتھ سُہ چھُ واریاہ گٹیا فون یِمَن پَزِ سُہ اَپ گریڈ کَرُن یِمَن پَزِ سُہ اَپ ڈیٹ کَرُن